ہیٚلو وعلیکُم سلام آہَن حظ کیٛاہ کیٛاہ دٔلیٖل

آ آ اَسہِ چھِ وُنکیٚس ایٚولِیبُل چھِ اَسہِ کَمرٕ اَکھ زٕ تۅہہِ کٕتیٛاہ کَمرٕ چھِ ضروٗرَت اَکھ کَمرٕ تُہۍ کٔژ نَفر چھُو زٕ نَفر چھُو تُہۍ چَلو ٹھیٖک آ اَکھ کَمرٕ ہیٚکِو تُہۍ کَرِتھ بُک اَسہِ چھِ کَمرٕ زٕ ایٚوِلیبُل اَکھ چھِ سُویٖٹ روٗم بیٛاکھ چھُ بیٛاکھ چھُ سیوٚد نارمَل روٗم تۅہہِ کٮُ۪تھ کَمرٕ گَژھِ آسُن بوٚڈ کَمرٕ گَژِھا آسُن کِنہٕ یِہَے ٹھیٖک ٹھاک اَے سی گَژِھا آسُن تیٚلہِ چھِ اَسہِ روٗم ایٚولیبُل تَتھ چھِ گَژھان وَن ڈیے کم سے کم ساڑ ژور ساس بیٛاکھ چھُ گَژِھان پنٛداہنٕے نہَ تَمہِ کم گَژھِ نہٕ کِہیٖنٛۍ نہٕ پَتہٕ اَگر پَتہٕ ہیٚکو أسۍ وُچھِتھ سُہ چھُ پَتہٕ ٹٮ۪نشن کیٚنٛہہ تۅہہِ کَر چھُو ضروٗرَت روٗم وُہمہِ حظ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ روٗم آسہِ تَمہِ ساتہٕ تہِ ایٚوِِلِیبُل تۅہہِ یہِ تۅہہِ ییٚمہِ ساتہٕ تہِ خۄش کَرِ تُہۍ ہیٚکِو فون کٔرِتھ تُہۍ کٔرۍزیٚو فون أسی چھِ ہر کیٚنٛہہ چیٖز دِوان اَسہِ چھُ ایٚولِیبُل ہر کیٚنٛہہ تۅہہِ یہِ ضروٗرَت آسہِ تۅہہِ آسِو صُبحٲے کافی ضروٗرت سُہ دِمو أسۍ دۅہلِۍ آسہِ ضروٗرت بیٚیہِ کیٚنٛہہ تَتھ کھسَن چارٕجِز الگ مگر تتھ منٛز آسہِ تۅہہِ ڈِسکاونٛٹٕے اَگر تُہۍ نیٚبرٕ کھیِٚیِو تَمہِ کھۅتہٕ پیٚیہِ تھوڑا بہت ٹُونٹی تھٲٹی پٔرسَنٛٹ پیٚیہِ تۅہہِ ڈِسکاوُنٛٹ یتھ ہوٹلس منٛز آ آ تِتھٕ کٔنۍ تہِ ہیٚکہِ آ آ

ییٚتہِ چھَنہٕ سۄ ییٚتہِ آسہِ ہر کیٚنٛہہ چیٖز اَسہِ آسان ییٚتہِ ایٚولِیبُل یہِ کیٛاہ چھِ اَتھ ونان اَے سی تہِ آسیو تۅہہِ اَگر تۅہہِ بوٚڈ سُویٖٹ روٗم چھُو ضروٗرت اَے سی آسہِ باتھ روٗم آسہِ اٮ۪ٹیچ سورُے کیٚنٛہہ آسہِ تتھ منٛز سُویمِنٛگ پوٗل تہِ چھُ اَسہِ یَتھ ہوٹلس منٛز سُویمِنٛگ پوٗل چھُ اَگر تۅہہِ سُہ یہِ آسٮ۪و کَرٕنۍ سرٛان وان آسہِ تۅہہِ کَرُن تُہۍ ہیٚکِو کٔرِتھ آرام سان تتھ چھُنہٕ تۅہہِ کانٛہہ چارٕجِس سُہ یِیو تۅہہِ تٔتھۍ سٍتۍ آ آ تَمہِ ساتہٕ نیٚکٕس ٹایِم اِنشاء اللہ بنہِ تۅہہِ بیٚیہِ ڈِسکاوُنٛٹ چلو ٹھیٖک چھُ چلو